اَسَلامُ علیکُم یُس مےٚ یہِ گۄڈنیُک پرٛوڈَکٹ اوس نہ آڈَر کوٚرمُت اَتھ گٔے لگ بگ دٔہ وُہ دۄہ مےٚ یوٗز کَران تہٕ یہِ درٛاو مےٚ زَبَردَس پرٛوڈَکٹ اَتھ چھُنہٕ کِہیٖنۍ وَنُن یہِ چھُ کمال اوس پٔزۍ پٲٹھۍ اوس یہِ کمالُک اَکھ پرٛوڈَکٹ اَکھ یُتھ چیٖز چھُ خاص کُنہِ ساتٕے مِلان اِنسانَس بہٕ ٲسٕس یَژھان زَن دۄہَے کہِ اگر بہٕ یہِ آڈَر کَرٕہا یُتھ جیکٮ۪ٹ اوس مےٚ آڈَر کَرُن بہٕ ٲسٕس دَپان پٔزۍ پٲٹھۍ آسیٛاہ سُہ یُتھُے مگر ییٚلہِ مےٚ یہِ اوٚن مےٚ باسیٛاو یہِ پزٔی پٲٹھۍ یہِ چھِ بَرابَر تِتھُے یُتھ بہٕ سونٛچان ٲسٕس ییٚلہِ مےٚ یہِ گَرٕ ووت مےٚ اوس نہٕ سوٗنٛچمُتُے یوٗت یہِ رُت گژھِ یہِ مےٚ لوگ یہِ تہٕ مےٚ ووٚن ساروٕے دوٚپُکھ ژٕ کۭژاہ رٕژ چھَکھ گژھان ژےٚ چھُے یہِ واریاہ رُت گژھان یہِ جیکٮ۪ٹ یہِ درٛاو پٔزۍ پٲٹھۍ واریاہ اَصٕل پرٛوڈَکٹ تہٕ اَمِکۍ ییٖتیٛاہ تٲریٖف کَرو تیٖتیٛاہ چھِ کَم تہٕ مےٚ باسیو دھوکہٕ وھوکہٕ لوٚگ نہٕ امہِ سۭتۍ مےٚ کِہیٖنۍ یہِ گوٚو پٔزۍ پٲٹھۍ چیٖز آسُن اوٚن مےٚ یہِ رۄپیَس ژورَن ہَتَن مگر یہِ لَگہِ بَرابَر رۄپیہِ ساس پنٛداہ شَتھ یہِ جیکٮ۪ٹ تہٕ بحرحال نظ نظرَن منٛز باسیو مےٚ یہِ تَمہِ گٔڑۍ یہِ چھُنہٕ تیوٗت تہِ زَبَردَس کینٛہہ تہٕ پَتہٕ ییٚلہِ یہِ گَرٕ اوٚن تہٕ یہِ اوس زَبَردَس کَلَر وَلَر بیٚیہِ اوسُس رنٛگ ونٛگ اوس اَتھ کَل اَصٕل چینہٕ وینہٕ تہِ آسَس فِٹ سورُے کینٛہہ اوس ٹھیٖک چلو شُکریہ امہِ خٲطرٕ پرٛوڈَکٹ اوس یہِ واریاہ اَصٕل ایٚمہِ خٲطرٕ شُکریہ تہٕ تُہُنٛد چھِ أسۍ واریاہ شُکُر گُزار کہِ تُہٕنٛدِ سۭتۍ لوٚگ نہٕ دھوکہٕ وھوکہٕ کینٛہہ شُکریہ